مےٚ چھُ پَنُن ڈیٹ آف بٔرتھ کُنوُہ شیٚتھ تہٕ سَتتھ دہ ؤری ییٚلہِ بہٕ ووٚتُس وٲنسہِ تہٕ اَسہِ کٔر یہِ سٔٹاٹ گارڈِنِگ بہتر مےٚ ہیوٚچھ اَتھ منٛز یہِ پَنُن فارمُک کِتھ پٲٹھۍ کرو کیاہ کَرو کۄس سبزی بَناوو کِتھ پٲٹھۍ کرو یہِ سَبزی تَیار مےٚ لوٚگ واریاہ پَسند یہِ پَنٕنِس فادر سُند ہیٚچھناوُن یہِ سَبق یہِ گارڈنِگ وغیرہ یہِ اَصٕل اَمہِ پَتہٕ کوٚر اَسہِ سٔٹاٹ بہٕ اوسُس اَمہِ دۄہ پنداہ ؤری وٲنس ٲسۍ مےٚ کوٚر اَسہِ سٔٹاٹ اَصٕل پٲٹھۍ اَسہِ کوٚر ہاکھ مۄنجہِ رُو اَسہِ ہاکھ بَنو اَسہِ رازما بَنٲو اَسہِ کَریلہٕ بَنٲو اَسہِ اَلہٕ کُل رُو لٲر کُل رُو مۄنجہِ ہاکھ بَنٲوو وانگن بَنٲو رُوانگن بَنٲوو واریاہ پَسند لٔجۍ مےٚ یہِ وٲر کرٕنۍ واریاہ پَسند یہِ وٲر کَرٕنۍ آز تہِ چھِ ماشاہ اللہ کران أسۍ یہِ پَنٕنۍ سَبزی اُگناوان أسۍ یہِ اَتھ منٛز چھِ أسۍ وانگن بَناوان ہاکھ چھِ بَناوان مکایہِ وَچہِ چھِ اَتھ منٛز تُلان أسۍ رُوانگن چھِ بَناوان تریلہٕ چھِ بَناوان أسۍ چھِ صرف پَنٕنہِ گرِ اِستعمال کران پَنٕنۍ گرِ چھِ أسۍ کھٮ۪وان یہِ پَنٕنہِ گرِ اِستعمال چھِ أسۍ کران چونکہِ ٹَماٹر چھِ أسۍ کیٚنٛہہ تُلان تَتھ چھِ أسۍ جوٗس تہِ بَناوان ٹَماٹر جوٗس چھِ أسۍ بَناوان پَنٕنہِ گرٕ خٲطرٕ کیٚنٛہہ سَبزی چھِ أسۍ ہۄکھناوان مَثلن اَلہٕ چھِ اَلہٕ ہَچہِ چھِ أسۍ ہۄکھناوان وانگن ہَچہِ چھِ أسۍ ہۄکھناوان وانگن ہۄکھناوان وانگن ہَچہِ بَنان چھِ اَلہٕ چھِ ہۄکھناوان تَتھ چھِ اَلہٕ ہَچہِ بَنان بَڑٕ بہتریٖن پٲٹھۍ چھِ أسۍ یہِ سَبزی ہۄکھناوان کران صِرف یہِ چھِ أسۍ وَندٕ خٲطرٕ تھاوان یہِ اَلہٕ ہَچہِ الہٕ چھِ أسۍ ہۄکھناوان یہِ چھِ أسۍ وَندٕ خٲطرٕ تھاوان وانگن چھِ أسۍ ہۄکھناوان یہِ چھِ وَندٕ خٲطرٕ بیٚیہِ چھِ أسۍ رازمہ رازمہ دال تھاوان رازمہ چھِ أسۍ ہۄکھناوان پَتہٕ چھِ وَندَس منٛز أسۍ تَتھ رازما دال بَناوان واریاہ لُطُف اَندازٕ چھ سُہ گژھان بَڑٕ پَسند چھُ لگان سُہ رازما دال کھٮ۪نۍ یُس زَن اَسہِ پَنٕنہِ گرِ ہۄکھناوان چھِ